آ واریاہ سکالَرشِپ چھ میلان سٹوٗڈنٹن ییٚلہِ تِم پَران چھِ روزان تَتھ دوران چھُ تِمَں واریاہ سکالَرشِپ میلان اؠن اؠس پی سکالَرشِپ چھ یہِ چھِ کَران سٹوٗڈنٹن واریاہ مَدتھ آ پَنُن فیٖس نہٕ پَنُن فی ہؠکہِ اؠفٲڈ کٔرِتھ سُہ چھُ ایٖزِلی پَنُن فی ہؠکان بٔرِتھ تہٕ پَنٕنۍ اؠجُکیشَن یُس چھُ سُہ چھُ ہؠکان یہِ کَنٹنیوٗ کٔرِتھ اؠن اؠس پی چھُ پی اؠم ٹرِپل اؠس چھُ یَتھ تَحت واریاہ کورسِز چھِ گَژھان نٔرسِنگ چھِ گَژھان یا بی ٹؠک چھِ گَژھان واریاہ کورسِز چھُ ہؠکان بَچہِ کٔرِتھ تِم بَچہِ چھِ حظ خاص کَر یہِ چھُ تِمَن بَچَن خٲطرٕ یِم نہٕ ہؠکان چھِ فیٖس اؠفٲڈ کٔرِتھ کہیٖنۍ کورؠن خٲطرٕ تہِ چھ واریاہ أمۍ سکالَرشِپ یا سکیٖم چھ واریاہ یِمَن خٲطرٕ ایویلیبٕل آسان فار اؠگزامپٕل بیٹی بَچاو بیٹی پَڑاو اَکھ یوجنا سکیٖم آیہِ بَناونہٕ سُہ ٲسۍ خاص کَر بَچہِ سُہ فیملٮ۪ن خٲطرٕ تاکہِ یِم کورِ چھ یِم ہؠکَان پَنٕنۍ اؠجُکیشَن یا پَنُن کینٛہہ اَگر کانٛہہ بِزنِس تہِ چھُ یَژھان سٹاٹ کَرُن سُہ ہؠکہِ تِم پونسہٕ سۭتۍ تِمَن چھُ کینٛہہ اؠماوُنٹ یِوان دِنہٕ تاکہِ تِم ہؠکَن پَنٕنۍ اؠجُکیشَن کَمپٕلیٖٹ کٔرِتھ یا تِم ہؠکَن پَنُن کہنٛہہ بِزنِس سؠٹ اَپ کٔرِتھ